یُتھے اکھ بَچہ چھُ زٮ۪وان أکِس کٲشِر گَرَس مَنٛز گۄڈنٮ۪تھے چھِ یِوان تٔمِس بانٛگ دِنہٕ تمہ پَتہٕ چھِ یِوان تٔمِس زَرٕ کاسنہٕ تہٕ زَرٕ کٲسِتھ کینٛہہ ٹایِم گٔژھِتھ چھِ تٔمۍ سٕنٛز اَرٕ یِوان کاسنہٕ یُس مَطلَب مَس چھِ آسان تٔمۍ سُنٛد تہٕ بییٚہِ چھُ تمِس یِوان خُتنہٕ کَرنہٕ یِم چیٖز چھِ گَژھان ییٚلہِ اکھ بَچہِ چھُ زٮ۪وان أکِس کٲشِر گَرَس مَنٛز بییٚہِ چھِ یِوان سۄندَر کَرنہٕ تمِس اَگَر نیٚچوٗ آسہِ تمِس چھِ یِوان کَٹھ زٕ مارنہٕ اَگَر کوٗر آسہِ تہٕ تمِس چھِ یِوان اکھ کَٹھ مارنہٕ تہٕ پَتہ چھُ یِوان رِشتہٕ دارَن ہَمسایَن مَنٛز بٲگراونہٕ